وٕنۍ تہِ چھِ پَننٮ۪ن مطلب گامس منٛز چھِ اَسہِ وٕنہِ تہِ فرق چَلان ییٚتہِ چھِ واریاہ کیٚنٛہہ مطلب سٲنِس گامس منٛز چھِ بیکوٲڑ پَتھ کھۄرِ علاقہٕ واریاہ زَن تِمَن منٛز تہِ چھِ وۄنۍ فرق کورِ لٔڑکَن منٛز کورٮ۪ن چھِ زَن سوزان اَسہِ حظ پَننِسٕے گامس منٛز پرنہِ خٲطرٕ گامہٕ نٮ۪بر چھِ نہٕ سوران تِمن سکول ووکول کِہیٖنۍ لٔڑکن زن سوزان چھِ گامہٕ نٮ۪بر پَرنہِ کوچِنگ چِھک سوزان کورٮ۪ن چھِ نہٕ سوزان کیٚنٛہہ سَرکٲر سکول چھِ کورٮ۪ن سوزان پَنُن گام نٮ۪بر چھِک نہٕ سوزان زیادٕ پَرنہِ چھِک نہٕ سوزان ییٚلہِ ژیر گوٚو تِتسٕے کال چِھک ونان پَگہٕے پٮ۪ٹھ گٔزِیو نہٕ سکول ییتہِ حظ چھِ واریاہ فرق یِمن کورٮ۪ن منٛز پرنس منٛز چھِ ٲسۍ مِتۍ تراوان دور اگر تِم تیٚم پَتہٕ ٹینتھہٕ پَتہٕ بٔہمہِ پَتہٕ تہِ چھِ تِم ونان زَن أس پَرہو زَن تِم چِھک دپان نا وۄنۍ چھو خاندر کَرُن وۄنۍ کَتھ چھو پَرُن برونٛہہ کُن کورِ چھِ لُک ہُند مال تٔمِس کَتھ چھُ پَرُن أمِس چھُ لُک ہُند گَرٕ گَژھُن ووں کَتھ چھِ پرناوٕنۍ خاندر ژٕھنوُس سُلہِ گَرِ کٔرِتھ یہِ گوٚو تفریق مٲلِس پٮ۪ٹھ ہو یہِ تہِ چھُ ٹٮ۪نشن وَتھان سارنٕے کیٚنٛہہ زیادٕ حظ چھِ یِوان ژَ سوزان کورٮ۪ن تہِ لٔڑکَن توتہِ حظ چھِ غلطی کھسان کورِ تَتہِ تہٕ تُلان چھِ تٔمِس پَرنہٕ پٮ۪ٹھ کیٚنٛہہ آسہِ تہٕ صرف پَرنس پٮ۪ٹھ تُلان